ہٮ۪لو اَسَلامُ علیکُم تُہۍ چھُو حظ ڈِش لینڈ شُپین پٮ۪ٹھ أسۍ حظ چھِ اِمام اِمام صٲبُن شُپین پٮ۪ٹھ أسۍ حظ اوس یور اٮ۪کٕس کرشن گَژھن پٮ۪ہلگام پانٛژن شٮ۪ن لٔڑکن أسۍ حظ دِمو تُہۍ آرڈر تُہۍ تھٲیِو مَٹن بِریانی شےٚ پلیٹ وازٕوان پانٛژھ شےٚ ڈِش اتھ منٛز گَژھِ آسُن رِستہٕ شےٚ کَباب شےٚ کۄرمہٕ شےٚ گوشتاب گوشتاب تھٲیِو زٕ دانِول کۄرمہٕ یہِ تہِ تھٲیِو شےٚ بیٚیہِ مٮ۪تھ اتھ سۭتۍ سۭتۍ تھٲیِزیو سلات ترٛےٚ پلیٹ مگر یہِ گَژھِ آسُن گَرم حظ تہٕ بیٚیہِ کٔرۍ زیو یہِ الموٗنیم فیلن منٛز بنٛد حظ یہِ گَسہِ آسُن بیٚیہِ تازٕ مگر بیٚیہِ گَژھِ آسُن کٹ ماز اصُل أسۍ کَرو کٲم أسۍ یَِمو تیٚلہِ صُبحن ٲٹھِ بج أسۍ نِمو تہٕ پتہٕ کرہو تُہۍ أتنی پیمٮ۪نٹ تہٕ باقٕے وسلم سَلام علیکُم